اَسَلام علیکُم بہٕ چھُس روزان ڈِسٹرک بانڈی پوراہَس منٛز اَسہِ چھِنہٕ ییٚتہِ گرٛاوُنٛڈ کِہیٖنۍ ییٚمہِ خٲطرٕ أسۍ گِنٛدہو کِرکَٹ بیٚیہِ گِنٛدہو والی بال اَسہِ چھِ وارِیاہ دِقت گژھان اَسہِ چھَنہٕ ییٚتہِ گورمٮ۪نٛٹَن تھٲمٕتۍ تم فٮ۪سَلٹی کِہیٖنۍ تم چھِ تَتھ منٛز لاجمَژٕ ییٖرِ تم چھِ تَتھ منٛز بَنٲیمٕتۍ جَنگَل تہٕ تم چھِنہٕ اَسہِ تھوٚمُت ٹوٹَل اَسہِ کُنہِ جایہِ مٲدان یَتھ منٛز أسۍ گِنٛدہو کِرکَٹ بیٚیہِ گِنٛدہو والی بال بیٚیہِ سٲنۍ بَچہِ گِنٛدہان أتی گژھان یِم نیران آسان یِم لَگہٕ ہَن نہٕ غلط کامٮ۪ن کُن کیٚنٛہہ یِم کرہَن نہٕ ڈرٛگٕس کیٚنٛہہ یِم کرہَن نہٕ کانٛہہ کُنہِ جایہِ ژوٗر کیٚنٛہہ یِم کرہَن نہٕ کانٛہہ غلطی کیٚنٛہہ یِم روزہَن أتھۍ سۭتۍ أتی کر گِنٛدہان یم تہِ مہ ہٮ۪کہٕ ہن برٛونٛہہ کُن اِنٹَرنیشنَلَس منٛز گٔژھِتھ سٲنۍ بَچہِ اَسہِ تہِ چھِ یہِ تَماہ یِم گَژھان اِنٹَرنیشنَلَس منٛز گِنٛدنہِ کیازِ پرٮ۪تھ کٲنٛسہِ أکِس مٲلِس چھِ آسان تَمام میون بَچہِ گوٚژھ پَرُن پَتہٕ گوٚژھ کَرٕنۍ کٲم سُہ گوٚژھ کانٛہہ گیم گِنٛدُن أسۍ چھِ یَتھ بہٕ چھُس یَژھان میٛٲنۍ بَچہِ گوٚژھ کِرکَٹ گِنٛدٕنۍ تم گِنٛدہَن پَتہٕ برٛونٛہہ کُن تم گَژھان اِنٹَرنیشنَلَس منٛز گۄڈٕ گَژھان رانٛجی منٛز پَتہٕ گَژھان اِنٹَرنیشنَلَس منٛز مگر اَسہِ چھَنہٕ ییٚتہِ فٮ۪سَلٹی تیٖژ کِہیٖنۍ اَسہِ گوٚژھ آسُن ییٚتہِ مٲدان اَسہِ چھُنہٕ مٲدان ییٚتہِ کِہیٖنۍ مگر اَسہِ چھِ پٮ۪وان مٲدانَس منٛز بَچہِ سوزُن تم چھِ واریاہ دوٗر اَسہِ اَسہِ چھِ لَگان توٚتانۍ وُہ رۄپیہِ کِراے اَسہِ چھِ یِوان ٹاٹا گٲڑۍ یور تَتھ منٛز چھِ مےٚ پٮ۪وان بَچہِ سوزٕنۍ پَتہٕ چھِ تم گَژھان گِنٛدنہِ تمَن چھِ پٮ۪وان اَسہِ بَتہٕ دیُن سۭتۍ أتی چھِ تم ہٮ۪کان تَتہِ اَسہِ دۄہَس پَنٕنۍ شوق پوٗرٕ کٔرِتھ مگر اَسہِ چھَنہٕ ییٚتہِ نزدیٖک کُنہِ جایہِ گرٛاوُنٛڈ ییٚمہِ کِنۍ سٲنۍ شُرۍ یَژھان پَرُن گِنٛدُن تَتہِ مگر اَسہِ چھِنہٕ تَتہِ گِنٛدناوان شُرٮ۪ن پُریٚن کِہیٖنۍ بیٚیہِ چھِ اَسہِ سکوٗلَس منٛز اگر اَسہِ کُنہِ جایہِ آسہِ ہے تَتہِ گِنٛدنہٕ خٲطرٕ تمَن جاے اَسہِ چھِ سکوٗلَن ٹوٹَل کَلاسٕے یٲتِس بَنٲیِتھ تمَن منٛز چھِ زٕٲز کَمبرٕ بَنٲیِتھ مگر نیٚبرٕ کِنۍ چھِنہٕ تم ہٮ۪کان گِنٛدِتھ ٹوٹَل کِہیٖنۍ تم گوٚژھ کُنہِ اگر تم گِنٛدنہِ گِنٛدِتھ ہٮ۪کہٕ ہَن تَتہِ مگر تَتہِ چھِنہٕ سۄ جاے کِہیٖنۍ گورمٮ۪نٛٹَن آسہِ تھٲومٕژ تم گوٚژھ تمہِ خٲطرٕ زٔمیٖن ہیٚنۍ تَتھ گوٚژھ بَناوٕنۍ تم مٲدان یَتھ منٛز سٲنۍ بَچہِ تم گِنٛدہَن کِرکَٹ گِنٛدہَن والی بال گِنٛدہَن باقٕے گیم چھِ سَپوٹٕس مطلب تم گِنٛدہان تہٕ مگر اَسہِ چھِنہٕ تم فٮ۪سَلٹی ییٚتہِ کِہیٖنۍ باقٕے وَسَلام